ییٚتہِ گوٚو اَکھ چیٖز نہ ییٚتہِ گوٚو اَمے سۭتۍ گٔے یہِ ییٚتِکۍ یِم آٹِسَن ٲسۍ ییٚتِکۍ یِم کٲرۍ گَر ٲسۍ یِم گٔے اَمے سۭتۍ پَتھ یِمو کوٚر نہٕ مطلب أکِس سٕکیلہِ پٮ۪ٹھ یہِ دیُت نہٕ یِمو بَنوو نہٕ اَکھ مطلب ٲسۍ یِم ٹرٛینِںٛگ دِوان یا کٮ۪مپ کَران یِمو کٔرۍ نہٕ تِم کٮ۪مپ کَنڈَکٹ وَںڈکٹہٕ کینٛہہ کَران لُکَن دَپان ؤلِو أسۍ ہٲیِو أسۍ ہاوَو تۄہہِ ہُنَر کِتھ کٲٹھۍ کیٛاہ چھِ کَران تَمہِ سۭتۍ سا گوٚو یِم یِم زَن یِم کَلاکار ٲسۍ یِم گٔے پَتھ پَتھ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ گٔے پَتھ پَتھ پَتھ پَتھ پَتھ پَتھ نَتہٕ ٲسۍ مطلب بہٕ وَنہٕ یِتھ کٲٹھۍ کہِ کٔشیٖرِ ہُںٛد کارپٮ۪ٹ میکِنٛگ کشمیٖری کارپٮ۪ٹ یُس اوس آسان سُہ چھِ یِوان ماننہٕ پوٗرٕ وٲلڈَس منٛز کارپٮ۪ٹ اِںڈَسٹِرٛی منٛز سُہ اوس ہینٛڈ میڈ کارپٮ۪ٹ یِوان ماننہٕ ایٖرٲنۍ کارپٮ۪ٹو کھوتہٕ اوس سُہ یِوان مطلب ماننہٕ کارپٮ۪ٹ کَلَم کٲری ٲسۍ تَتھ کَران واریاہ چیٖز ٲسۍ کَران مگر یِم چھِ اَز پرٛٲنۍ پرٛٲنۍ تُہۍ وٕچھِو نٔے پُیاہ چھَنہٕ وۄنۍ کَران اَتھ منٛز کِہیٖنۍ کیٛازِکہِ یہِ مَکلیو یہِ کٲمٕے مَکلے مِشیٖنہٕ آے باقٕے چیٖز آے یا یِم تَمہِ وقتٕکۍ یِم ٲسۍ مطلب اَتھ منٛز آے نہٕ تیٖژاہ رۄپَے تہِ اِنوالُو کینٛہہ کہِ لُکو ووٚن لٔڑکو نَیو نَیو یوٗتھَن ووٚن ہے أسۍ سا گژھو اَتھ منٛز نہ بیٚیہِ کٔرِکھ نہٕ تِم کٮ۪مپ تہِ مطلب تِتھ کٲٹھۍ کینٛہہ گورمٮ۪نٛٹ چھِ کَران نو ڈاوُٹ گورمٮ۪نٛٹ چھِ بَناوان کٮ۪مپ کَران دِوان اے ؤلِو سا ہیٚچھُو بہٕ ہیٚچھناوَو ہُہ ہیٚچھناوَو مگر ییٚلہِ نہٕ اَتھ منٛز مطلب اَتھ منٛز ٲس نہٕ سۄ یہِ اوس نہٕ سُہ سٮ۪ٹٕل کینٛہہ اَتھ منٛز ٲس سۄ ٲس سٮ۪ٹٕلمٮ۪نٛٹ ٲس نہٕ اَتھ منٛز کینٛہہ نَتہٕ کَرِہے اِنسان ہیٚچھِ ہا کَسٕب ہیٚچھِ ہا مطلب تۄہہِ توٚریہِ فِکرٕ مےٚ کیٛاہ بہٕ کیٛاہ چھُس کَسٕب ہیٚچھِ ہا سُہ روزِ ہا تٔمِس وُمرِ مطلب تٔمِس اوس نہٕ ٹٮ۪نشَنٕے پَتہٕ کانٛہہ پنٛنِس کسبہٕ سۭتۍ ہیٚکہِ ہا سُہ کُنہِ تہِ جایہِ پونٛسہٕ زیٖنِتھ مگر مسلہٕ گوٚو تی کہِ یُس نہٕ مارکیٹ اوس کِہیٖنۍ نہٕ مارکیٹ گوٚو دۄہ کھۄ دۄہ ڈاوُن تہٕ لُکو ترٛایہِ یِم کَران ٲسۍ اَڑیو ترٛٲو یہِ کٲم أڑۍ چھِ وٕنہِ کَران نو ڈاوُٹ پَکان چھِ برٛونٛٹھ کُن مگر یہِ چھِ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ خَتمٕے گژھان یا بہٕ وَنو تۄہہِ کرٛالہٕ کٲم ٲس ییٚتہِ ٲس سۄ پوٹرٛی یِوان ماننہٕ ٲس یِوان کٔشیٖرِ ہِنٛز پوٹرٛی ٲسۍ تِم تِتھۍ کرٛال ٲس تِم تِم چیٖز ٲس بَناوان تِم بانہٕ ٲسۍ بَناوان نٲرۍ گَڑٕ ٲسۍ بَناوان نٔٹۍ ٲسۍ بَناوان بیٚیہِ تِتھۍ خوٗبصوٗرت گَملہٕ ٲسۍ بَناوان مطلب یہِ چیٖز ہووکھُے نہٕ پَتہٕ برٛونٛٹھ برٛونٛٹھ برٛونٛٹھ کُن وۄنۍ وۄنۍ چھُس بہٕ وٕچھان واریِہَن سکوٗلَن منٛز اٮ۪جوکیشَن اِنَسچوٗٹَن منٛز وۄنۍ چھِ گٔمٕژ نَیہِ سَرٕ یہِ کہِ تِم چھِ ہیٚچھناوان بَچَن یِم چیٖز کَرٛافٹٕز چھِ ہیٚچھناوان بَچَن اگر کٲنٛسہِ اِنٹرٛسٹ آسہِ تِم چھِ کٮ۪مپٕس کَران رٮ۪گوٗلَر اَمہِ سۭتۍ گوس بہٕ سٮ۪ٹھاہ مُطمعین وۄنۍ وۄنۍ یِم چھِ کَران مگر یُس سانہِ ٹایمہٕ اوس تَمہِ وِزِ گٔیوو یہِ واریاہ پَتھ وۄنۍ چھِ ہٮ۪کان اَتھ رِوایوَل گژھُن وَۄنۍ چھِ ہٮ۪وان لُکھ کیٛازِکہِ لُکَن تہِ توٚر فِکرِ یہِ ہیٚوکُن مَرُن یا گژھِ ختم اَسہِ سۭتی وۄنۍ چھِ کَران اَتھ ہر کانٛہہ سوسایٹی چھِ پنٛنہِ پنٛنہِ جایہِ وۄنۍ اَتھ اَپ بِرٛنگِنٛگ واپَس رِکال اَتھ واپَس کَران ہاوان بَچَن بلکل باقٕے وَسَلام اہن حظ اگر مےٚ کار آسہِ ہیٚچھُن سیوٚدُے کَتھاہ بہٕ گژھٕ أکِس مطلب اوٗنٛچے درٕج اوٗنٛچہِ درجُک یُس مطلب سِکلٕڈ آسہِ یُس نفر وۄستہٕ تٔمِس وَنو کٲشِرۍ پٲٹھۍ وَنان تٔمِس وۄستہٕ وۄستَس نِش گژھَس دَپَس وۄستہ وَل سا پانٛژَن شٮ۪ن رٮ۪تَن بیٚہمہٕ بہٕ وۄستَس نِش ہیٚچھِ بہٕ وۄستَس نِش کِتھ کَنۍ زٲوِجار وٕچھٕ بہٕ تَتٮ۪تھ وۄستہٕ کِتھ کٲٹھۍ چھِ زٲوِجار کَڑان اَتھ چیٖزَن وۄستہٕ کِتھ کٲٹھۍ چھِ وۄستہٕ بَنیومُت ہیٚچھٕ بہٕ وارٕ وارٕ وارٕ وارٕ تہٕ ہیٚچھِ بہٕ تٔمِس نِش وارٕ وارٕ تھَوٕ بہٕ یہِ یاد کَرٕ بہٕ پرٛٮ۪کٹِس اَتھ چھِ پٮ۪وان پرٛٮ۪کٹِس کَرٕنۍ کَرٕ بہٕ پرٛٮ۪کٹِس پرٛٮ۪کٹِس ییٖتِس کالَس بہٕ پٔرفٮ۪کٹ گژھٕ باقٕے وَسَلام